آ یہِ چھِ پوٚز کَتھ یوٗتاہ زَن ٹیکنالوجی منٛز تَرقی گٔیے یوٗتاہ زَن دُنیاہَن تَرقی کٔر تیٖژ تیٖژ گٔیے سٲنۍ زِندگی واریاہ آسان اَمی ساتہٕ آوُکھ تیٖژ تیٖژ گٔیے سٲنۍ زِندگی واریاہ آسان یِتھ پٲٹھۍ زَن أسۍ وٕچھان چھِ أسۍ چھِ اَز فون چَلاوَان کَمپیوٗٹَر چَلاوَان گَرِ بِہتٕے چھِ أسۍ دُنہِچ کامہِ کَران اَسِہ زَن آسِہ ٹِکَٹ کُنہِ ساتہٕ کَرٕنۍ ہوٹَل چھِ پٮ۪وان بُک کَرُن یا کانٛہہ چیٖز چھُ مٔلۍ آسَان اَنُن سورُے چھِ أسۍ ؤنکیٚن ٹیکنالوجی ہِنٛد مَدتہٕ سۭتۍ گَرِ بِہتٕے کَران اَسہِ چھُنہٕ پٮ۪وَان اورٕ یور نیرُن کینٛہہ پۄنٛسہٕ چھِ کَران ٹرٛانَسفَر یا باقٕے چیٖز پَرنَس لیکھنَس متلِق یا بیٚیہِ کانٛہہ چیٖز اِنفارمیشَن چھ آسان ضروٗرت کٲنٛسہِ متلق کینٛہہ سۄ چھِ أسۍ سورُے فونَس پٮ۪ٹھٕے کَران اَسہِ چھُنہٕ پٮ۪وان اورٕ یورٕ نیرُن کینٛہہ یا زیادٕ ٹایم تہِ چھُنہٕ لَگَان کینٛہہ سٮ۪کَنڈَن منٛز بٔلکہِ سٮ۪کَنٛڈ کھۄتہٕ سٮ۪کَنٛڈ کھۄتہٕ کَم ٹایم تہِ چھُ لَگَان یَتھ زَن أسۍ دُنیہِچ سٲرٕے اِنفارمیشَن پانَس تام واتَان چھِ برونٛہہ کال اوس پٮ۪وان اَسہِ اگر کُنہِ جایہِ کانٛہہ میچ اوس آسان سُہ اوس پٮ۪وان وٕچھنہِ گژھُن آز چھِ أسۍ سُتہِ ہٮ۪کَان فونَس پٮ۪ٹھٕے وٕچھِتھ اَسہِ چھُ مِثال کے طور پر کُنہِ جاے چَکرَس گژھُن تَتہِ چھُ کَمرٕ کَرُن گۄڈٕ اوس اَسہِ اَکھ زٕ دۄہ بروںٛہہ پٮ۪وان گۄڈنٮ۪تھ توٚت گژھُن پَتہٕ کَمرٕ کَرُن آز چھِ أسۍ گۄڈنٮ۪تھٕے فون پٮ۪ٹھ برونٛہٕے تھاوَان کَمرٕ بُک کٔرِتھ تہٕ پَتہٕ چھِ گژھان